تُہُنٛد کوسچن چھِ تُہۍ کیٛاہ کیاہ چھِو رَننہٕ خٲطرٕ یوٗز کَران اَسہِ ییٚلہِ جاے آسہِ بَناوٕنۍ أسۍ کَران پٔتلہٕ یوٗز چاے بناونہٕ خٲطرٕ چھِ أسۍ گۄڈٕنیٚتھٕے چھِ چاے بناونہٕ خٲطرٕ چھِ أسۍ کران پٔتلہٕ یوٗز کم چاے بناونہٕ خٲطرٕ چھِ أسۍ کران فریبان یوٗز تَمہِ پَتہٕ چھِ پھرنہٕ خٲطرٕ کران أسۍ کپ یوٗز تَمہِ پَتہٕ چھِ أسۍ کران کیاہ چھِ وَنان چونٛچہٕ چاے پھِرنہٕ خٲطرٕ چھِ أسۍ چونٛچہٕ کَران یوٗز تَمہِ پَتہٕ چھِ أسۍ کیاہ چھِ وَنان اتھ تَمہِ پَتہٕ چھِ أسۍ بَتہٕ رَننہٕ خٲطرٕ چھِ أسۍ کران یا چھِ کران رایِس کُکر یوٗز اگر نہٕ رایِس کُکر آسہِ ایٚولیبٕل تیٚلہِ چھِ أسۍ کران کینٛہہ دِکچہِ وِکچہِ ٹیٚکٕر ویکٕر یوٗز تہٕ تَمہِ پَتہٕ گوٚو سیُن رَننہٕ خٲطرٕ چھِ پرٛؠشَر کُکَر کَران أسۍ یوٗز بَتہٕ رَننہٕ خٲطرٕ تہِ چھِ ہیٚکان پریشَر کُکَر یوٗز گٔژھِتھ تہٕ تَمہِ پَتہٕ چھِ أسۍ کَران باقٕے کینٛہہ کھیٚنہٕ خٲطرٕ چھِ أسۍ کَران بانہٕ یوٗز پَلیٹ چھِ کَران یوٗز باقٕے بانہٕ وَغیرہ یُس یَتھ منٛز پَسنٛد چھُ کَران سُہ تَتھ منٛز چھُ ترٛیش چَیٚنہٕ خٲطرٕ چھِ کَران گِلاس یوٗز واریاہ بانہٕ چھِ پیٚوان یوٗز کَرٕنۍ کھیٚنہٕ خٲطرٕ وۄنۍ ییٚلہِ بتہٕ آسہِ کھیٚون پتہٕ چھِ پیٚوان بَتہٕ ژالن اَنٕنۍ ژیٖٹِنۍ ٲسۍ کَرٕنۍ تتھ چھُ پیٚوان وۄکھل اَنُن ژیٹٕنۍ تٔتھۍ منٛز مٔجۍ سُے پیٚوان بَتَس سۭتۍ کھیٚنۍ سُہ تہِ چھُ گژھان تتھ سۭتۍ یوٗز وۄنۍ اگر نہٕ رایِس کُکر آسہِ تیٚلہِ چھُ پیٚوان دِکچس منٛز بَتہٕ رَنُن تہٕ پیٚوان تہٕ تٔتھۍ منٛز بَتہٕ رَنُن